بہٕ چھُس کیلن ہُنٛد کاروبار کران یتھ منٛز واریاہ کیلہٕ چھِ مےٚ نِش پنٛجاب پٮ۪ٹھ واتان تہٕ بہٕ چھُس کولڑ سٹور مال کٔرتھ باقٮ۪ن دُکان دارن تام واتناوان ییٚمہِ سۭتۍ مےٚ واریاہ رۄپیہِ چھِ یِوان واریاہ مٔہنی ہسا چھِ آسان کولڑ سٹورس منٛز کٲم کران تِہُنٛد خرچہِ پکناوُن چھُ واریاہ کینٛہہ آسان اتھ منٛز چھِ آسان پٮ۪وان ترٛاوٕنۍ کینٛہہ کیمِکٕل سۭتۍ یِم نٮ۪برٕ پٮ۪ٹھ انناوٕنۍ چھِ پٮ۪وان پتہٕ امہِ پتہٕ یِمن رنٛگ خٲطرٕ کلر دِیُن تاکہِ لُکھ گژھٮ۪ن پسنٛد کرٕنۍ یِمن کیلن تِم ہٮ۪ن زیادٕ زیادٕ تہٕ میون کاروبار چلہِ زیادٕ زیادٕ گۄڈٕنٮ۪تھ اوسُس بہٕ موضوٗرۍ کران تہٕ دۄہس اوسُس ٲرکھ وسان تہٕ خاص رۄپیہِ ٲس نہٕ پتھ گژھان کینٛہہ پتہٕ کٔر مےٚ کٲم مےٚ دوٚپ نہ کینٛہہ نتہٕ کینٛہہ چھُ کرُن زندگی منٛز امہِ سۭتۍ اندِ نہِ کینٛہہ پتہٕ لوٚگ مےٚ کرُن یہِ کیلہٕ باپار نٮ۪برٕ پٮ۪ٹھ اوسُس کیلہٕ انان گۄڈٕ کم کم یوٚتانۍ مےٚ تھوڑا سا انہِ تہٕ واریاہ مُشکلات آیہِ اتھ منٛز اتھ منٛز آیہِ مےٚ واریاہ مُشکلات تہٕ پتہٕ پٮ۪و سُہ مۄکلاوُن تتھ بارس منٛز واژٕ پتہٕ کیلہٕ نٮ۪برٕ پٮ۪ٹھ تہٕ کٕنان اوسُس بہٕ تِم تہٕ میون فٲصلہٕ گوٚو تاے